اَسَلام علیکُم وَرحمتُہ اللہ تعلٰی وَبَرَکاتَہُ گرٛام پَنچایتَس چھُس بہٕ یَژھان وَنُن کہِ ییٚتیٚتھ حظ زِ واریاہ جایہِ گۄڈنٮ۪تھٕے چھِ اَکھ جاے ییٚتہِ دۄدٕ پَتھٕر چھِ تَتہِ ہَسا چھِ واریاہ خوٗبصوٗرتی تَتہِ چھُ سُہ گرٛاوُنٛڈ اَکھ چھُ تَتہِ واریاہ جگہ چھُ تَتھ تتھ چھِ واریاہ خوٗبصوٗرتی اگر تَتھ سَنہٕ ہَن تور یِہَن ٹیٚوٗرِسٹ تور گَژھِ ہَن لٔڑکہٕ یِم کَرہَن اٮ۪نجاے تور تہٕ وارِیاہَن بَنہِ ہا روزگار بیٚیہِ ہَسا چھُ اَکہٕ حال چھُ کھُلشَن چھُ دۄدپَتھٕر چھِ بیٚیہِ حظ لامَڑ چھُ حظ تَتھ حظ چھِ جاے تَتہِ چھِ کُلۍ اگر تَتھ گژھِ ہا فٮ۪نسِنٛگ گژھِ ہا یِم کینٛہہ خوٗبصوٗرتی پوش یی ہَنَس رِو رُونہٕ تہٕ تَتھ ہَسا گژھِ ہا اَصٕل حِساب تَتہِ ہَسا یی ہَن لُکھ وٕچھہَن تِم خوٗبصوٗرتی تِمَن گژھِ ہا پَنُن دِل شاد تَتہِ وٕچھِتھ اور تِم لَگہٕ ہَن ڈرٛگسس کُن کینٛہہ پَنُن روزگار تہِ بنایہ ہَن بیٚیہِ چھِ ییٚتہِ بیٛاکھ یَتھ وَنان چھِ اُشمُش تَتہِ ہَسا چھِ پارک تَتہِ اگر تَتھ واریاہ سَنہٕ ہَن گرٛام پَنچایَت سَنہِ ہا تَتہِ تَتھ بناوہن اَصٕل اَصٕل تِم پوش روہَن اَصٕلۍ اَصٕلۍ تَتھ یُتھ اِنسانَس وُچھُن لایَق بَنہِ ہَا بیٛاکھ جگہ چھُ ییٚتہِ یَتھ ناو چھُ اَکہٕ حَل اَکہٕ حَل ہَسا چھُ تیوٗتھاہ بوٚڈ سُہ چھُ سُہ جنٛگَل ییٚلہِ تور گژھان چھِ اِنسان تَتہِ یہِ ہَسا یہِ وٕچھان چھُ تِم خوٗبصوٗرتی تَتھ اگر تِم تھوڑا کَرہَن سیوٚد تھَوٚوہنَس خوٗبصوٗرت بَنہِ ہا تَمہِ کھۄتن پھٮ۪نسِنٛگ دی ہَنَس تھوڑا اور تَتہِ گژھِ ہَن سٲری تَتھ وٕچھِتھ دِل شاد بیٚیہِ ہَسا چھُ بیٛاکھ جگہ یَتھ ناو چھُ یَتھ یَتھ ناو چھُ پانٛزَتھ تَتھ ہَسا چھُ تَتہِ تہِ چھِ واریاہ خوٗبصوٗرتی تَتہِ چھُ ناگ تَتہِ چھُ ہیج تَتہِ چھُ ناگ ہیج چھُ تَتہِ تَتہِ اگر تَتھ تہِ اگر تھوڑا بہت تِم پنٛنہِ جٲیہِ کینٛہہ تیُٚتھ کینٛہہ چیٖز بَناو ہَن ییٚتہِ اِنسانَس دِل گژھِ ہَا شاد تہٕ تَتہِ بَناو ہَن اَصٕل کینٛہہ خوٗبصوٗرتی یُتھ سٲری گَژھ ہَن ٹیٚوٗرِسٹ یی ہَن تور باقٕے یی ہَن تور یِم وٕچھ ہَن دِل گژھِ ہَکھ پَنُن وٕچھِتھ شاد تہٕ تَتہِ یہِ ہَسا یہِ یی ہا رونق تَمہِ سۭتۍ اگر گرٛام پَنچایَت سَنہِ ہا تَتہِ بیٛاکھ جگہ چھُ یَتھ ناو چھُ زَ زَلَندَر زَلَندَر ہَسا چھُ زَلن زَلَندَر زَلَندَر ہَسا چھُ اَکھ جگہ تَتہِ چھِ یارِ واریاہ یارِ چھِ تَتہِ تیٖژاہ یارِ چھِ تَتہِ مگر تَتھ چھِنہٕ تَتھ اگر سَنہٕ ہَن تَتھ تہِ بَناو ہن پارکہِ رَژاہ تھوڑا بناو ہنَس بیٚہنہٕ خٲطرٕ جگہ ہیٚوٗ ییٚتہِ اِنسان پَتہٕ اَصٕل پٲٹھۍ یی ہا کھٮ۪ن چٮ۪نَس یی ہا اَصٕل حِساب تَتہِ کھٮ۪ن چٮ۪نَس تِکیازِ تَتھ چھُ تھوڑا سُہ چَڑٲے ہِش وَتھ کَرہنَس ٹھیٖک وَتھ بناوہنَس تہٕ تَپھ تِتھ کٔنۍ گژھِ ہا سہوٗلیت ٹیٚوٗرِسٹَن تہٕ باقٕیَن لہٕ لُکَن تہِ کھَسنٕکۍ اور تِم وٕچھ ہَن تَمِچ سۄ خوٗبصوٗرتی بیٛاکھ ہَسا چھِ ییٚتہِ پارک یَتھ ناو چھُ یَتھ ٲٹگوٚدُن چھِ وَنان ٲٹگوٚدُن پارک ہَسا چھِ اگر تَتھ تَتھ تہِ چھُ تھوڑا تِمَن مَرَمَت ہِش کَرٕنۍ تِکیازِ تَتہِ چھُ چَڑٲے تور اِنسان تھَکان کھَسان کھَسان اگر تَتھ تہِ تھوڑا سہوٗلیت گژھِ ہا کہِ پٲے کھالہنَس اَکھ زٕ پَںٛژاہ شیٹھ پٲے اگر تَتھ کھالہن سٲری آسہِ ہَن کھَسان تِکیازِ سٲری چھِنہٕ ہٮ۪کان تور گٔژھِتھ وُچھِتھ کینٛہہ تِکیازِ کانٛہہ چھِ آسان بِچارٕ تیُٚتھ یُس دَپان چھِ بہٕ کھَسہٕ ہا اور مگر پَتہٕ چھُنہٕ سُہ ہٮ۪کان کھٔسِتھ کینٛہہ تَتہِ چھِ چَڑٲیَس پٮ۪وان واریاہ چَڑٲے کھَسٕنۍ اگر تَتھ تھوڑا سنٛمبھالہٕ ہَن کٲم لاگہٕ ہنَس پٲے ہِوۍ کھالہنَس سارنی گژھِ ہا سہوٗلیت کَھسنٕچ تہِ تِم وٕچھ ہَن تَتیُٚک سُہ منظر کیُٚتھ سُکوٗن چھُ مِلَن تَتہِ دِلَس اِنسانَس وٕچھنہٕ سۭتۍ مگر تَتھ چھِ تھوڑا سَننٕچ کوٗشِش کَرٕنۍ تِم وٕچھنٕچ کوٗشِش کَرٕنۍ سُہ کوٗتاہ یاوٕ جگہ چھُ خۄدایَن کُس نِظام چھِ بَنومُت چھُ تَتہِ کُس یاوٕ چھُ جگہ مگر تَتھ چھِ تھوڑا پَکنٕچ کوٗشِش یا چھِ تھوڑا سَننٕچ کوٗشِش کَرٕنۍ تی سُہ تَتھ بَناوہن تھوڑا کَرہنَس بیٚیہِ سَنٛمبھال ہنَس پوش رُوہنَس تِتھ تِتھ پارک بَنہِ ہا تَتھ گژھِ ہا اٮ۪نٹرٛی گیٹ لَگہِ ہا اگر تَتھ لَگہِ ہا تہٕ اٮ۪نٹرٛی گیٹَس منٛز اگر تہٕ آسہِ ہا سٲری گَژھٕ ہَن ڈِسپٕلِن سان وٕچھ ہَن سیوٚد تہٕ سُہ گژھِ ہا تَمہِ سۭتۍ گژھِ ہاو أسۍ سارنی بَنہِ ہا روزگار کانٛہہ کَرِ ہا نہٕ ڈرٛگٕز کانٛہہ کَرِ ہَہ نہٕ بِدَل کانٛہہ غلط کٲم تَمہِ موٗجوٗب گژھٕ ہَن لُکھ اُکُنَتھٕے تھوڑا بہت زِ دٮ۪ماغَس گژھِ ہا دٮ۪ماغ گَژھِ ہا ییٚلہٕ ہیٚوٗ فرٛٮ۪ش ہیٚوٗ گژھِ ہا دٮ۪ماغ تہٕ پَنٕنۍ سٲ یِہَے گُذٲرِش ٲس مےٚ پَنچایَت گرٛام پَنچایتَس کُن